میون ساروی کھۄتہٕ پَسَندیٖدہ فُڈ یُس چھُ سۄ چھَ نُنہٕ چاے یُس کَشمیٖرَس مَنٛز کَشمیٖرَس مَنٛز یُس ساروی کھۄتہٕ مَشہور چھِ بیٚیہِ چھِ ساروی کھۄتہٕ مےٚ قَہوٕ گَژھان خۄش چیٚون سُہ گوٚو وَنٛدَس چھُ سُہ گَژھان مےٚ خۄش چیٚون قَہوٕ بیاکھ گٔے نُنہٕ چاے نُنہٕ چاے مَطلَب نُنہٕ چاے چھِ خٲلی کَشمیٖرَس مَنٛز یِوان چیٚنہٕ بیٚیہِ باقیَن مُلکَن مَنٛز تہٕ چھِ کانٛہہ کانٛہہ چیٚوان ہُتھ کٔنۍ چھَنہٕ اِستِمال گَژھان کینٛہہ مَگَر ییٚتہِ چھِ دۄن ٹایمَن چیٚوان ہَمیشہِ نُنہٕ چاے مےٚ تہِ چھَ سۄ ساروی کھۄتہ پَسَند سُہ چھِ یِوان بَناونہٕ گۄڈٕ چھِ یِوان چاے تراونہٕ تَتھ چھ یِوان کَڑنہٕ گۄڈٕ پَتہٕ چھِ کَران کٲم یُتھٕے پَتہٕ سۄ نیران چھِ پَتہٕ چھِ یِوان تَتھ گایہ گاوِ ہُنٛد دۄد تراونہٕ بیٚیہِ چھُس یِوان نوٗن تراونہٕ ہورِ چھِ تِم مَطلَب ژوٚٹ یِوان بَناونہٕ کانٛہہ تہِ ژوٚٹ بہٕ چھَس پَسَنٛد کَران تَتھ سۭتۍ توٚمل ژوٚٹ کھیٚنۍ تھُبہٕ گۄڈٕ چھِ تراوان توٚمُل مَطلَب وَزوُن تَتھ چھِ پَتہٕ یُتھٕے سُہ سیٚنان چھُ پَتہٕ چھِ مکسرَس مَنٛز سُہ گٕہان پَتہٕ چھ ووتھان پَتہٕ چھُ یُتھٕے کانٛہہ مَطلَب پَتہٕ چھ ییٚلہِ تتھ اوٹ چھُ بَنان پَتہٕ چھِ بَناوان تَتھ تھُبہٕ لَکٕٹۍ لَکٕٹۍ یِم ساروی کھۄتہ پَسَنٛد چھِ مےٚ ساروی کھۄتہٕ پَسَنٛد چھِ مےٚ گَژھان تِم کھیٚنۍ سُہ چھُ ساروی کھۄتہٕ پَسَندیٖدہ مَطلَب کھیٚن مےٚ چاے بیٚیہِ یُس ساروی کھۄتہ پَسَنٛد چھِ مےٚ سُہ گوٚو مارکیٚٹُک سُہ گوٚو موموز موموز چھِ مےٚ ساروی کھۄتہٕ پَسَنٛد تِمَن کھیٚنُک اَلگٕے مَزٕ تٔتۍ تٔتۍ موموز ہورٕ آسان سوٚاس سۭتۍ چِلی سوٚاس تَتھ تہِ چھ اَلگی مَزٕ کھیٚنَس سُہ چھُ مےٚ ساروٕے کھۄتہٕ پَسَنٛد اگر بہٕ کُن تہِ گَژھِ اَگَر نہٕ مےٚ تَتہٕ بَنَن تٕمہٕ پِکنِک گَژھٕ ہا یا کالج کَنٹینَس مَنٛز گَژھٕ اَگَر نہٕ مےٚ بَنَن بہٕ چھَس گَرے نِوان پیک کٔرِتھ پَتہٕ ہیٚکہِ بہٕ سُلہ سُلے تِم کھیٚتھ تیٖتیاہ چھِ مےٚ تِم پَسَنٛد بہٕ یوٚت تہِ گَژھٕ مےٚ گَژھَن تِم آسٕنۍ ہَفتَس مَنٛز گَژھَن مےٚ توتہِ آسٕنۍ تِم ژورِ لَٹہِ موموز سُہ چھُ مےٚ ساروی کھۄتہٕ پَسَنٛد بیٚیہِ چھ مےٚ ساروی کھۄتہٕ پَسَنٛد گَژھان میگی بَناوٕنۍ عام پٲٹھۍ بَس یِم چھِ تِم ترٛےٚ یِم بہٕ ہَفتَس مَنٛز گَژھٕ کھیٚنۍ میگی پانٛژِ شیٚیہِ لَٹہٕ بیٚیہِ گَژھٕ بہٕ موموز کھیٚنۍ دۄیہِ ترٛیٚیہِ لَٹہِ نُنہٕ چاے چھَس بہٕ پرٮ۪تھ دۄہ چیٚوان صُبحٲے تِتہٕ شامَن تہٕ تمِچ چھَس بہٕ بَنیمٕژ وۄنۍ عٲدی سُہ چھُ مےٚ پیٚوان پرٮ۪تھ ساتَن چیٚنۍ سُہ چھُ مےٚ ساروٕے کھۄتہٕ فیورِٹ نُنہٕ چاے ساروٕے کھۄتہٕ پَسَنٛد